یہِ نقشہِ بناونہِ چھَس بیٚہوان بہٕ چھَس یُس مےٚ برٛونٛہہ کَنہِ چیٖز یُس مےٚ دِماغَس منٛز چیٖز یی بہٕ چھَس سُہ بناوان بہٕ چھَس نہٕ کانٛہہ چیٖز ضُروٗری چھِنہٕ کانٛہہ چیٖز مےٚ برٛونٛہہ کَنہِ تھاوُن پَتہٕ بناو بہٕ سُے یہِ مےٚ تہِ خۄش چھِ گژھان بہٕ چھَس بناوان کُنہِ ساتہٕ چھَس بہٕ نٮ۪برٕ آسان مےٚ چھِ پٮ۪وان کانٛہہ کُلِس کُن نظر مےٚ چھِ کُل کھَسان پسنٛد بہٕ چھَس بناوان پہاڑ کھَسان پسنٛد مےٚ چھِ بہٕ چھَس بناوان کیٛازِ کہِ مےٚ چھِ نقشہٕ بناوٕنۍ واریاہ زیادٕ پسنٛد تَوَے چھَس بہٕ واریاہ واریاہ نقشہِ بناوان الگ الگ قٕسمٕکۍ نقشہٕ بناوان کیٛازِ کہِ نقشہٕ بناوُن چھُ اَکھ پنٛنِس پانَس منٛز اَکھ فخر آسان یُس بہٕ زانان چھَس تہٕ پَتہٕ چھَس بناوان نقشہٕ